مےٚ اوس بَچَس خٲطرٕ سیٹ اکھ کوٚرمُت آرڈر تہٕ مےٚ ووت سُہ مےٚ اوس سُہ سَتہِ دۄہہِ اوس مےٚ سُہ آرڈر ووت واتہِ ہے سُہ تمہِ پَتہٕ کٔر مےٚ کٲم تمہِ پَتہٕ ٲس مےٚ سۄ آرڈر واتہِ ہے مےٚ سُہ بیٚیہِ اوس سُہ بَچَس خٲطرٕ تہٕ اَسہِ اوس تٔمِس گرٕ گژھُن سُہ اوس مےٚ بٮ۪نتھٔر تہٕ مےٚ اوس تٔمِس گرٕ گژھُن تہٕ تَمے خٲطرٕ اوس مےٚ سُہ آرڈر کوٚرمُت تہٕ مَگر مےٚ گوٚو سَتہِ دۄہہِ ہوو مےٚ آرڈر ژےٚ ہسا چھُے ژےٚ چھُے روٚٹمُت آرڈر تہٕ آے مےٚ میسیج اکھ نوٹِفِکیشَن اکھ آیہِ مےٚ زِ ژےٚ ہسا چھُے رٔسیٖو کوٚرمُت آرڈر مَگر مےٚ اوس نہٕ رٔسیٖو کوٚرمُت کوٚرمُت کِہیٖنۍ تہِ آرڈر مےٚ اوس واریاہ ٹایم گوٚمُت تَتھ آرڈر کٔرمٔتِس تہٕ سَتہِ دۄہہِ آو مےٚ سُہ آرڈر تہٕ پَتہٕ ہووُکھ مےٚ زِ ژےٚ چھُے روٚٹمُت یہِ آرڈر تہٕ مَگر مےٚ اوس نہٕ روٚٹمُت یہِ آرڈر کِہیٖنۍ مےٚ اوس تَمہِ دۄہ سَتہِ دۄہہِ گژھُن تٔمِس گرٕ تہٕ مےٚ کَریو تَمہِ موٗجوٗب سُہ آرڈر تَمہِ پَتہٕ کَرے مےٚ کٲم تَمہِ پَتہٕ ووٚن مےٚ یہِ آرڈر واتہِ تہٕ بہٕ ٲسٕس واریاہ زیادٕ خۄش مےٚ دوٚپ یہِ آرڈر واتہِ تہٕ یہِ سوزَن مےٚ تٔمِس سُہ لاگہِ سُہ اَتھ یِمَن پَلوَن اَتھ سیٹَس تہٕ سُہ گژھِ واریاہ خۄش تَمہِ پَتہٕ ووت نہٕ مےٚ یہِ آرڈر کیٚنہہ مَگر مےٚ ٲس نوٹِفِکیشَن ہورٕ ہاوان زِ ژےٚ چھُے روٚٹمُت یہِ آرڈر مَگر وۄنۍ چھَس بہٕ کران اَتھ کَمپٔنی چھَس بہٕ کران اَتھ ییٚمِس ییٚمِس سۄ ڈٮ۪لِؤری بوے چھِ کَمپٔنی وٲلۍ چھِ بہٕ چھَس یَژھان کَمپٔلین کَرُن اَتھ مُتعلِق زِ مےٚ آو نہٕ یہِ آرڈر کِہیٖنۍ نہٕ مےٚ روٚٹُے نہٕ یہِ تُہۍ کِتھ کٔنۍ چھِ ہاوان مےٚ یہِ ژٕ چھُے روٚٹمُت مےٚ کِتھ کٔنۍ آیہِ نوٹِفِکیشَن ژےٚ چھُے یہِ آرڈر روٚٹمُت ژےٚ چھُے یہِ رٔسٮیٖو کوٚرمُت یِپٲرۍ چھُنہٕ مےٚ کوٚرمُتُے رٔسیٖو وۄنۍ ؤنِو مےٚ تُہی تہٕ مےٚ کیاہ چھُ کَرُن اَتھ مُتعلِق مےٚ چھا کیٚنہہ خاص کیٚنہہ چیٖز اتھ کَرُن یُس مےٚ یہِ آرڈر واتہِ ہے وۄنۍ نَیہِ کِنہٕ بہٕ کرٕ یہِ کٮ۪نسلٕے یہِ آرڈر تہٕ تَمہِ پَتہٕ چھِ مےٚ پونسہٕ بٔرۍمٕتۍ اَتھ وۄنۍ چھِ وۄنۍ وٕنِو تُہی مےٚ مےٚ کیاہ چھُ اَتھ آرڈرَس کَرُن مےٚ واژے اَمہِ موٗجوٗب کَرے مےٚ یہِ آرڈر زِ مےٚ واتہِ ہے بَچَس واتہِ ہے مےٚ یہِ تٔمِس اوس گرٕ گژھُن تَمہِ پَتہٕ مےٚ کَریو واریاہ خۄش یہِ سیٹ تہٕ تَمہِ پَتہٕ ٲسٕس بہٕ دپان گوٚو یہِ واتہِ مےٚ تہٕ بہٕ کرٕ یہِ کہِ بہٕ لاگہٕ یہِ تٔمِس سۄ ٲس واریاہ زیادٕ خۄش مَگر تَمہِ پَتہٕ گے مےٚ واریاہ زیادٕ خُشی ہسا گے مےٚ یہِ زِ ییٚمہِ ساتہٕ مےٚ یہِ آو مےٚ آیہِ یہِ ژےٚ نوٹِفِکیشَن ژےٚ چھُے یہِ روٚٹمُت مَگر مےٚ اوس نہٕ روٚٹمُتُے بہٕ کیاہ ہٮ۪کہٕ ہا أمِس ؤنِتھ تَمہِ پَتہٕ وَنے مےٚ اوٚن مےٚ نَمبر اورٕ یور کوٚر مےٚ تہٕ کوٚر مےٚ نَمبر اوٚن مےٚ نَمبر أمۍ سُند سیلَر یُس چھُ اَتہِ یُس ہسا کَمپٔنی وٲلۍ ٲسۍ یُس ہسا چھِ مےٚ کوٚر تِمَن کَمپٔنی فون تِم چھِ وَنان ژےٚ ہسا چھُے نوٹِفِکیشَن روٚٹمُت ژےٚ چھُے یہِ روٚٹمُت یہِ وۄنۍ ؤنو تُہۍ مےٚ مےٚ کیاہ سٔلوٗشَن بہٕ کیاہ ہٮ۪کہٕ اَتھ کٔرِتھ وۄنۍ اَگر تُہۍ مہربٲنی کٔرِو مےٚ پٮ۪ٹھ مےٚ ؤنو تُہۍ اَتھ کیاہ چھُ مےٚ کَرُن مےٚ ؤنو تُہۍ زِ اَتھ کیاہ چھُ مےٚ کَرُن یہِ چھُنہٕ مےٚ یِوان مےٚ چھُنہٕ یہِ آرڈر روٚٹمُت مَگر کِہیٖنۍ نہٕ مَگر یورٕ چھُ مےٚ ہاوان ژٕ چھُے آرڈر روٚٹمُت وۄنۍ ؤنِو تُہۍ مَہربٲنی کٔرِتھ اَتھ کَرُن کیاہ چھُ مےٚ چھُ واریاہ زیادٕ ٹٮ۪نشَن بہٕ چھَس وَنان یہِ آرڈر گژھِ مےٚ واتُن یہِ چھُ مےٚ پانژَن شیٚن ساسَن کوٚرمُت یہِ سیٹ آرڈر بَچَس خٲطرٕ تہ یہِ چھُ واریاہ زیاد مےٚ یہِ چھُ واریاہ زیادٕ کوسٹلی تہٕ بہٕ چھَس وَنان یہِ گژھِ ہے مےٚ واتُن مَگر واتہ اَگر نہٕ یہِ واتہِ تہٕ تیٚلہِ ؤنِو مےٚ کیاہ کَرُن چھُ اَگر نہٕ مےٚ یہِ واتہِ تیٚلہِ ؤنِو تَمے حِسابہٕ بہٕ کرٕ یہِ کٮ۪نسٔلٕے یہِ آرڈر تہٕ وۄنۍ ؤنِو مےٚ تُہۍ مےٚ کیاہ چھُ کَرُن تہٕ اَتھ مُتعلِق تہٕ بہٕ ٲسٕس واریاہ زیادٕ خۄش یہِ آرڈر واتہِ مےٚ مَگر تۄہہِ کوٚروُ مےٚ عین موقَس پٮ۪ٹھ کوٚرو مےٚ تۄہہِ واریاہ زیادٕ کھُر زِ مےٚ ووتُے نہٕ زِ یہِ نوٹِفِکیشَن کِتھ کٔنۍ چھُ ہاوان یہِ یہِ کٔمۍ چھُ روٚٹمُت أمۍ چھا دیُتمُت یُس یہِ ڈٮ۪لؤری بوے چھُ أمۍ چھا کٲنسہِ بَدلِس دیُتمُت کِنہٕ پانَے چھُن کوٚرمُت یہِ اورٕ یور کیٚنہہ اَتھ چھُنہٕ تران سمجٕے ڈٮ۪لؤری بوے کیاہ کوٚرمُت کیاہ چھُ أمۍ یہِ یہِ آرڈر ووت تہٕ ووت کوٚت ٲخٔر مےٚ کیاہ چھُ کَرُن اَتھ وۄنۍ ؤنِو مےٚ تُہۍ مَہربٲنی کٔرِتھ اَتھ کیاہ چھُ مےٚ کَرُن بہٕ ٲسٕس واریاہ زیادٕ خۄش تہٕ واریاہ زیادٕ ٲسٕس بہٕ دَپان بہٕ ٲسٕس وَنان یہِ کَر واتہِ مےٚ یہِ آرڈر بہٕ رَٹہٕ ہا یہِ بہٕ لاگہٕ ہا تٔمِس تہٕ وۄنۍ چھَس بہٕ وَنان یہِ سیٹ کر وۄنۍ واتے مےٚ یہِ نَرِ کِنہٕ بہٕ کرٕ اَتھ کٮ۪نسٔلٕے یہِ مےٚ چھےٚ بدل کیٚنہہ اوپشَن زِ یہِ اَمیُک یہِ سٔلوٗشَن وۄنۍ گژھیا یہِ سٔلوٗشَن حال مےٚ مِلیا اَتھ کانہہ سٔلوٗشَن یُس یہِ آرڈر ہاوان چھُ نوٹِفِکیشَن نوٹِفِکیشَن ہاوِ کِتھ کٔنۍ یوتام نہٕ اَتھ کانہہ رَٹہِ یورٕ یوتام نہٕ اَتھ کانہہ رَٹہِ ہُٹہٕ مٔٹَے کیاہ ہاوِ نوٹِفِکیشَن یہِ کوٚرُتھ ژٕ رٔسیٖو یوتام نہٕ اَتھ کوٚرُکھ موبایِل چھُ مےٚ اَتھِ بہٕ کِتھ کٔنۍ ہٮ۪کہٕ آرڈر کٮ۪نسَل کٔرِتھ یا یوتام نہٕ بہٕ ہٮ۪کہٕ یہِ کٔرِتھ یہِ چھُ ڈٮ۪لؤری بوے سُند کیٚنہہ فالٹ وۄنۍ ؤنِو مےٚ تُہۍ مہربٲنی کٔرِتھ اَتھ کیاہ چھُ مےٚ کَرُن اَگر تُہۍ مےٚ ہیٚکِو ؤنِتھ ؤنکیٚنَس مےٚ کیاہ چھُ کَرُن مےٚ مِلَن پونسہٕ ہٮ۪کہٕ نا مےٚ پونسہٕ واپَس مِلِتھ کِنہٕ بہٕ رٹہٕ آرڈرٕے واپَس بہٕ کیاہ ہٮ۪کہٕ اَتھ کٔرِتھ اَمہِ آرڈرٕ موٗجوٗب اَگر تُہۍ مہربٲنی کٔرِو مےٚ پٮ۪ٹھ زِ بہٕ رَٹہٕ ہا یہِ آرڈر مےٚ واتہِ ہے یہِ آرڈر تہٕ بہٕ گژھٕ ہا واریاہ زیادٕ خۄش یہِ ٲسۍ تُہُنز مہربٲنی تہٕ تُہنز کَمپٔنی چھِ واریاہ زیادٕ اَصٕل مےٚ ٲس نہٕ پَتہ ؤنیُک تامَتھ کہِ مَگر ییٚلہِ گوٚو مےٚ گوڈٕنِچہِ لَٹہِ مےٚ چھُ اَمہِ برونہہ واریاہ کیٚنہہ چیٖز کٔرمٕتۍ آرڈر اَمہِ پٮ۪ٹھ مَگر مےٚ اوس نہٕ زٔہنۍ تہِ گومُت کیٚنٛہہ اَمہِ سۭتۍ یہِ چھُ مےٚ گۄڈٕنِچہِ لَٹہِ فٔسٹ فٔسٹ لَٹہِ گوٚمُت یہِ کٲم یُس مےٚ اورٕ آیہِ آرڈر تہٕ یورٕ چھُکھ رٔسیٖو کوٚرمُت مےٚ آیہِ نونِفِکیشَن ہُٹ مُٹُے کٔمۍ روٚٹ یوتام نہٕ یہِ روٚٹمُت چھُ کٲنسہِ میانہِ وَرٲے چھُنہٕ مَگر مےٚ چھُنہٕ مَگر یہِ روٚٹمُت کِہیٖنۍ نہٕ تہٕ تُہۍ ؤنِو مےٚ وۄنۍ کیاہ چھُ مےٚ اَتھ کَرُن بہٕ چھَسَو تۄہہِ رِکویسٹ کران زِ مےٚ ؤنِو اَمیُک سٔلوٗشَن اَتھ کیاہ سٔلوٗشَن چھُ بہٕ کیاہ ہٮ۪کہٕ وۄنۍ اَتھ کٔرِتھ مےٚ چھا کٮ۪نسٔل کَرُن یہِ آرڈر کِنہٕ مےٚ چھُ بدلٕے آرڈر کَرُن بہٕ کرٕ نَیے آرڈر تیٚلہِ ہٮ۪کہٕ بہٕ تی کٔرِتھ بہٕ ہٮ۪کہٕ تیٚلہِ آرڈر نَیہِ کٔرِتھ تہٕ وۄنۍ چھسَو بہٕ رِکویسٹ تۄہہِ کران تہٕ تُہۍ دِیو مےٚ اَتھ خٲطرٕ کیٚنٛہہ آنسر دِیو مےٚ مےٚ کیاہ چھُ کَرُن بہٕ چھَس کَمپٔنی والٮ۪ن وۄنۍ فون کران زِ مےٚ دِ مےٚ کٔرِو مہربٲنی کٔرِو مےٚ پٮ۪ٹھ تہٕ مےٚ ؤنِو اَتھ کیاہ چھُ مےٚ کَرُن بہٕ کرٕ تی تَمہِ پتہٕ کر وٕچھٕ بہٕ تَمہِ پَتہٕ کیاہ سٔلوٗشَن ؤنِو تُہۍ تہٕ بہٕ کرٕتھ تَتھ بہٕ چھَسَو وۄنۍ رُکویسٹ تۄہہِ کران تُہۍ دِیو مےٚ اَمیُک سٔلوٗشَن ؤنِو مےٚ تُہۍ مےٚ کیاہ چھُ کَرُن